ییٚتِچ لوکَل گورمٮ۪نٛٹ ٲس پی ڈی پی پارٹی اَتھِ سٲنِس ڈِسٹرک کۄلگٲمِس منٛز چھُ ایم ایل اے کمنِسٹ پارٹی ہُنٛد محمد یوسف تاریگامی ییٚمۍ زَن آز تام واریاہ سڑکہٕ واریاہ اِدارٕ اَڈٕ تہٕ واریاہ کیٚنٛہہ بِلڈِنٛگ بَنامژٕ چھِ یَتھ منٛز ہاسپِٹل تہِ چھِ کیانٛہہ ڈِسپَنسٔریٖز تہِ چھِ کینٛہہ پَنچایت ہاوُس تہِ چھِ واریاہ بِلڈِنٛگ چھِ تَمہِ بَنامژٕ یَتھ کۄلگٲمِس اَنٛدَر تٔمۍ سٕنٛدِ حکوٗمَتَس اَنٛدَر ٲس اَصٕل تَرقی آز کَل چھنہٕ ییٚتہِ کہٕینۍ تہِ ایم ایل اے اَلبتہ باقٕے ایم ایل اے یِم ییٚتہِ ٲسۍ تَتھ منٛز چھِ یِوان اَکھ نزیٖر احمد لاوَے تہٕ باقٕے حضرات یِتھ پٲٹھۍ زَنہٕ سٲنِس کۄلگٲمِس منٛز مُِنسِپٕل گٲڑۍ ژھۄٹھ وَٹنہِ ٲس نہٕ یِوان ین سۄ قٲیِم کرنہٕ خٲ سۄ قٲیِم کٔر ایم ایل اے صٲبَن یِم کامہِ چھِ ییٚتِچ لوکَل گورمٮ۪نٛٹ کَران